اَسہِ سٲنِس ایریاہَس منٛز چھِ اَکھ ڈِسٹِک لایبرٔری یور بہٕ گژھان اوس بُکٕس اَننہِ مگر کَم بُکٕس یِم نہٕ مےٚ گَرِ مِلہَن پَرنہٕ خٲطرٕ کِہیٖنۍ ہُہ نہٕ کینٛہہ کہِ توٗرۍ گَژھو پَتہٕ تَتہِ پَرو سٲنِس تَتھ عَلاقَس منٛز چھِنہٕ تِژھ کینٛہہ خاص لایبرٔری کِہیٖنۍ نہ چھِ مےٚ گَرِ کانٛہہ پٔرسٕنَل اَلَگ کانٛہہ کَمرٕ یۄس مےٚ لایبرٔری بَنٲومٕژ چھِ ہاں کہِ اَسہِ چھِ بُکٕس کِتابہٕ واریاہ تھایمَژٕ مگر کہِ لایبرٔری چھَنہٕ کِہیٖنۍ مےٚ اوس مےٚ اوس لۄکٹہِ پٮ۪ٹھ اَکٕے خاب بہٕ بَناوہا پانَس خٲطرٕ آ اکھ کَمرٕ یَتھ مےٚ اَکہِ سایڈٕ اَکھ سٕٹَڈی روٗم آسہِ ہے سُہ آسہِ ہے أنٛدۍ أنٛدۍ لایبرٔری یٲ